پٕنٛژٕہ دہ کُنوُہ شیٚتھ پانٛژھ نَمَتھ اَٹھووُہ ژور کُنوُہ شیٚتھ شُنمَتھ ترٛےٚ ژور ستھ ژور پانٛژھ شےٚ زٕ ساس ٲٹھ اَکتٕرٕہ زٕ زٕ ساس زٕ تووُہ